ہیلو تُہۍ چھو حظ سومو سٹینڈ شُپین پیٹھ مٚے حظ چھِ راتھ کیُتھ فلایٹ اکھ بجے مےٚ چھِ دہ بجے یا ساڑٕ دہ بجے چھ مےٚ شُپین پیٹھ نیرُن مےٚ چھ گٲڑۍ اکھ بُک کَرٕنۍ یۄس مےٚ ایر پورٹ ڈراپ کرِ تہِ مےٚ گوٚژھ سُہ ڈیرور گژھِ مےٚ گرِ پیٹھٕے تُلُن تہِ میون اڈررٮ۪س چھ أسۍ چھِ جامع مسجد نزدیکے روزان